اَکھ لَچھ سَتہٲٹھ ساس ترٛےٚ ہَتھ تہٕ سَتوَنزاہ رۄپیہِ پانٛژھ لَچھ بہہ ساس ترٛےٚ ہَتھ تہٕ ترٛسَتَتھ رۄپیہِ شیٚے لَچھ تُرٛوَنزاہ ساس تہٕ ترٛےٚ ہَتھ تہٕ پانٛژوَنزاہ رۄپیہِ نَو لَچھ نَمنَمتھ ساس نَوشیٚتھ تہٕ نَمنَمتھ رۄپیہِ ژور لَچھ پانٛژ ہٲٹھ ساس ترٛےٚ ہَتھ تہٕ ترٛسَتَتھ رۄپیہِ تہٕ سَتہٲٹھ پۄنٛسہٕ یِم چھِ پانٛژھ نمبر یِم دہَس تہٕ دہَن لَچھَن رۄپیَن دَرمیان یِوان چھِ